اگر أسۍ وُچھَو پٔتمیٚو ؤرۍ یَو ہٮ۪تھ چھِ واریاہ زیادٕ چینج واریاہ زیادٕ یِوان کۄلگٲمِس منٛز تِکیٛازِ اَتھ منٛز آیہِ والیہ واریاہ زیادٕ سہوٗلِیاژ دٔستیاب کرنہٕ باقِیَو ڈِسٹرکَو کھۄتہٕ یِتھ کَنۍ زَن باقِیَن ڈِسٹرکَن منٛز ٲسۍ تہٕ کۄلگٲمِس منٛز ٲسۍ نہٕ آسان کیٚنٛہہ اِوٕن ٹریفِک جام اوس آسان باقٕے باقٕے پرابلِمٕز آسہٕ آسان مگر وۄنۍ واریاہ ؤری ہٮ۪تھ چھِ أسۍ وٕچھان واریاہ زیادٕ ڈیٚولَپ پَنُن کۄلگوم واریاہ زیادٕ سہوٗلِیات چھِ وۄنۍ یہِ دٔستیاب کران اَسہِ خٲطرٕ واریاہ زیادٕ سِکیٖمٕز چھِ یِوان یا باقٕے باقٕے چیٖز پرٮ۪تھ کانٛہہ ضُروٗریات چھِ اَسہِ پوٗرٕ سپدان وۄنۍ پَنٛنِس کۄلگٲمِس منٛز ییٚمہِ خٲطرٕ زَنہٕ اَسہِ سرینگر اوس پیٚوان گژھُن اسلام آباد اوس پیٚوان گژھُن یُس نہٕ زَن کۄلگٲمِس منٛز دٔستیاب اوس آسان کیٚنٛہہ وۄنۍ اگر أسۍ کیٚنٛہہ ؤری ہٮ۪تھ تراوَو نظر واریاہ زیادٕ واریاہ زیادٕ فرق چھِ آمٕژ کۄلگٲمِس منٛز تہٕ واریاہ زیادٕ ترقی کُن چھُ پکان کۄلگوم پَنُن تہٕ ماشاء اللہ واریاہ زیادٕ چھِ مطلب فیسلٹیٖز چھِ باقٕے باقٕے چیٖز سکوٗل چھِ کران ترقی دۄہ کھۄتہٕ دۄہ کالجٕز چھِ کران ترقی دۄہ کھۄتہٕ دۄہ یا کانٛہہ تہِ آفِس ٲسنۍ یا موٚزوٗر پیشہٕ کیٚنٛہہ تہِ دُکان وُکانٕے تہٕ واریاہ زیادٕ برونٹھ چھِ پکان پٔتمہِ واریاہَو ؤرۍ یَو کۄلگوم